ہیٚلو اَسلامُ علیکُم ٹھیٖک چھِوا أسۍ چھِ ٹھیٖک کیٛاہ چھِو کَران آ بہٕ چھَس یہِ تابیٖنا میٚم بہٕ چھَس سکوٗلہٕ پَرٕناوان تابیٖنا میٚم مےٚ چھِ یہِ ییٚمہِ کَلاس روٗمَن ہُنٛد اِشوٗ نا مےٚ چھُنہٕ باسان کَلاس روٗم ٹھیٖک کیٚنٛہہ یِم چھِ واریاہ یِم چھِ اَتہِ سِٹوٗڈینٛٹ چھِنا یِم چھِ کَران واریاہ شوٗر کَلاس روٗمَن منٛز نا اَگر تُہۍ اَگر نہَ یِم سیٚپریٹ یِن نا کَرنہٕ بہٕ کَرٕ تیٚلہِ رِزایِن یِم چھِ مےٚ چھِ واریاہ زِیادٕ یہِ گژھان مُشکِل کَلاس روٗمَس دۅن ترٛیَن کَلاس روٗمَن منٛز چھُ اِشوٗ اَتہِ چھُ واریاہ سِٹوٗڈنٛٹہٕ اَتہِ چھِنہٕ گژھان اَتہِ چھُنہٕ گژھان کَلاس روٗمَس منٛز کَنٹرٛولٕے کیٚنٛہہ اَتہِ کیٛاہ کَرِ اِنسان اَتہِ چھُ سیٚوَنتھ ایٚٹتھ نایِنتھ چھَس بہٕ پَرٕناوان اَتہِ چھُنہٕ اے اے اے اَتہِ چھُ اَتہِ چھُ سِکِسٹی سِکِسٹی سِٹوٗڈینٛٹٕس مےٚ چھِنہٕ یِم کَنٹرول گژھان سَہل سَہل کیٚنٛہہ یِم چھِنہٕ مانان تہِ کِہیٖنٛۍ ہوتہِ چھِ یِم باہِز گٔرلٕز اِکہٕ وَٹے اَگر تُہۍ یِم سیٚپیریٚٹ کَرۍہوۍکھ بایِز کٔرۍہوٗکھ اَلَگ گٔرلٕز کٔرۍہوٗکھ اَلگ تِتہِ روزِ ٹھیٖک بیٚیہِ چھِنہٕ یِم مانان وانان کیٚنٛہہ اَتہِ تہِ تھٲوِو اَتہِ تھٲوِو کیٚنٛہہ سی سی ٹی وِی کیٚمرا ییٚمہِ سٍتٮۍ تھوڑا کَنٹرول گژھن

نہَ یِم چھِ ٹوٹَل سِکِسٹی یِم چھِ تھاوٕنۍ تھایٚٹی أکِس سیٚکشَنَس منٛز تھٲیٚٹی بیٚیِس سیٚکشَنَس منٛز اَچھا یِم کٔرۍزِہوٗکھ ضرٗور یا کٔرۍہوٗکھ یِم سیپیٚریٹ نَتہٕ چھُ مےٚ رِزٲیِن کَرُن ضروٗری یِم چِھنہٕ یِم چِھنہٕ بِلکُل کَنٹرول یِم چھِنہٕ بِلکُل تہِ سِٹوٗڈینٛٹ کَنٹرول گَژھان کیٚنٛہہ یِم چھِنہٕ ماننٕے کیٚنٛہہ یِم چھِنہٕ ٹوٹَلی کیٚنٛہہ ماننٕے نہَ نہَ بَس یِہےَ چھُ یِم چھِنہٕ کَنٹرول گَژھان سِٹوٗڈنٹ کیٚنٛہہ اَچھا ٹھیٖک چَلو بِہِوٗ خۅدایَس حَوال